ہاں أسۍ چھِ بِلیٖو کَران ٹؠکنالجی پؠٹھ ٹیکنالجی پَرنہٕ خٲطرٕ یہِ چھُ واریاہ زیادٕ ضروٗری وٕنکیٚنَس وٕنکؠس وقتَس منٛز کَمپِٹِشَن خٲطرٕ یا کُنہِ کانٛہہ تہِ ضٔروٗریات پوٗرٕ کَرنہٕ خٲطرٕ وٕنکؠسَن چھُ سورُے کینٛہہ ٹیکنالوجی تِکیٛازِ کانٛہہ تہِ چیٖز کانٛہہ تہِ کٲم کَرنہٕ خٲطرٕ چاہے پَرنہٕ خٲطرٕ چاہے کانٛہہ بِزنؠس کرنہٕ خٲطرٕ چاہے پَنٕنۍ لایف گُزارنہٕ خٲطرٕ زندگی گُزارنہٕ خٲطرٕ یا ٹریوٕل کَرنہٕ خٲطرٕ ہر اَکہِ لَکچہِ کھۄتہٕ لَکچہِ تہٕ بَجہِ کھۄتہٕ بَجہِ کانٛہہ اَمہِ خٲطرٕ چھِ اَسہِ ٹیکنالجی ہِنٛز وٕنکؠنَسَن مین ضروٗرت تہٕ واریاہ زیادٕ ضروٗرت چھِ ٹیکنالجی پَرنٕچ تِکیازِ اَمہِ سۭتۍ چھِ ہؠکان أسۍ واریاہ زیادٕ برونٛٹھ پٔکِتھ تہٕ ٹایم تہِ چھُ واریاہ زیادٕ بَچان ٹیکنالجی چھِ واریاہ اکھ مین ضروٗری چیٖز وٕنکیٚنسن ؤنکیٚس وقتس منٛز بَنے مٕژ تہٕ وِداَوُٹ ٹیکنالجی چھُنہٕ میانہِ حِسابہٕ زندگی مکمل کہیٖنۍ تہِ نہٕ تَمہِ کِنۍ چھِ ٹیکنالجی واریاہ زیادٕ ضروٗری